ہیٚلو اسلامُ علیکُم وعلیکُم اسلام ٹھیٖک چھوا اَہن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک اَہَن حظ شُکُر رۅبَس کُن ٹھیٖک کیٛاہ چھُو کَرَان کَتہِ چھُو تُہۍ چھِوٕ ریسٹورَنٹَس پٮ۪ٹھٕے وٕنکٮ۪ن اچھا ٹھیٖک کیٛاہ چَلان کٲم وٲم تُہۍ ٹھیٖک چھا چَلان کِنہٕ

اچھا ٹھیٖک آ اچھا ٹھیٖک ڈرٛاے فرٛوٗٹ چھُنہٕ ٹھیٖک گژھان تۄہہِ چھُو نا اَتہِ چھُوا تُہۍ سِٹورَس منٛز دِوَان نظر یہِ کَر چھُ اوٚنمُت یِمو چھُ اَتہِ زیادٕ پرٛون یِمو تھوٚمُت اَتھ منٛز ٹایم گوٚمُت

ٹھیٖک تۄہہِ چھو پتہٕ پٔتمہِ رٮ۪تہٕ آیَس بہٕ اور تَنہٕ گٔے لگ بگ گژھن تِم دہ وُہ دۄہ گٔمٕتۍ تَمہِ دۄہ دِژاے مےٚ نظر تَمہِ دۄہ اَننایہِ مےٚ یِم سورُے سامان اَتہِ نو یَتھ سِٹورَس منٛز مگر یہِ پا ڈرٛاے فرٛوٗٹ أنۍ نہٕ مےٚ تَمہِ ساتہٕ کِہیٖنۍ تِکیٛازِ تَمہِ ساتہٕ ٲسۍ نہٕ ایویلیبٕل کیٚنٛہہ ییٚتہِ أسۍ اَنان چھِنا تہٕ تَتھ سٹورَس پٮ۪ٹھ ٲسۍ نہٕ تَمہِ ساتہٕ ایویلیبٕل کِہیٖنۍ پَتہٕ دوٚپ مےٚ یِمن وۄنۍ أنۍ زیٚو تُہۍ پانَے ڈرٛاے فرٛوٗٹ یِمَن تھوٚو مےٚ تَمہِ تَمیُک یِم پانٛژٕے یوت دِتھ پَتہٕ ما چھُ یِمو تیٚلہِ اوٚنمُت کُنہِ شایہِ سَستَے ما چھُ یِمن مِلیومُت یِمو ما چھُ کُنہِ جایہِ سرٛوگٕے اوٚنمُت تہٕ وَنۍ

اچھا ٹھیٖک اَ ٹھیٖک چلو ٹھیٖک چھُ تیٚلہِ کٔرۍ زیٚو تُہۍ کٲم نہ تُہۍ دیٖزیو پانَے وٕنکٮ۪س سِٹورَس پٮ۪ٹھ نظر اگر یِم ڈرٛاے فرٛوٗٹ کَرنٲیزیٚو تیٚلہِ تُہۍ بنٛد تُہۍ ترٛاونٲزیٚو نہٕ یِم پگہہ تام کِہیٖنۍ ڈرٛاے فرٛوٗٹ یَتھ نہ بِریانی تہٕ نہ ترٛٲیِزیٚو یِمَن کُنی یَتھ یَتھ تُہۍ ڈرٛاے فرٛوٗٹ چھِو ترٛاوُن تُہۍ کٔرۍ زیٚو بنٛد سُہ یِم پَگہہ تام پَگہہ دِمہٕ بہٕ پانہٕ اَتہِ نظر تہٕ پَگہہ اَننو بہٕ نوٚو اَتہِ سُہ بہٕ اَننو سورُے سِٹاک آ کِہیٖنۍ چھُنہٕ پَرواے بہٕ تھاوٕ تٔمِس تہِ اَصٕل پٲٹھۍ ؤنِتھ مگر یہِ تۄہہِ تہِ چھِ یہِ ذِمہٕ دٲری تُہۍ تہِ ٲسۍ زیٚو منٛزٕ منٛزٕ دِوَان توتہِ ٲسۍ زیو ہفتَس منٛز اَکہِ لَٹہِ دِوَن تُکُن نظر تُہۍ ٲسۍ زیو یِمو پرٛون سِٹاک کَرَان اَتہِ یوٗز تمہِ سۭتۍ چھِ گژھان پَتہٕ پرابلِم مےٚ کیل شِکایت یہِ تہِ سُہ چھُ پَتہٕ مَسلہٕ گژھان چھُنا وٕنکٮ۪ن کَرنٲیزیٚو تُہۍ وۅنۍ مگر یہِ بنٛد وٕنکٮ۪ن پٮ۪ٹھ ترٛاونٲزیٚو نہٕ تُہۍ کِہیٖنۍ پگاہ یِمہٕ بہٕ پَتہٕ سُہ اوٗرۍ پگہہ وٕچھٕ بہٕ پَتہٕ پانَے کیٛاہ کَرو چلو ٹھیٖک چھُ تیٚلہِ آ اَدٕ حظ چلو بِہِو رۄبَس حوالہٕ